سٲنِس گامَس منٛز چھِ واریاہ اِسکوٗل تہٕ بیٚیہِ ہَیَر سٮ۪کٮ۪نٛڈرٛی مگر تَمام یِم تہِ سکوٗل چھِ یِمَن منٛز چھِ واریاہ اَصٕل اَصٕل ٹیٖچَر تہٕ بیٚیہِ اُستاد یِم یِم سکوٗل چھِ یِم چھِ شُرٮ۪ن خٲطر کِتاب تہٕ بیٚیہِ الگ الگ چیٖز دٔستِیاب تھاوان یِم چھِ شُرٮ۪ن خٲطر گَرمہٕ منٛز فین تھاوان بیٚیہِ چھُ اَتہِ اَصٕل آب چَنہٕ خٲطٕر یِم چھِ کِتاب تہِ صاف تہٕ اَصٕل دِوان اَتہِ چھِ بیٚہنہٕ خٲطٕر ڈٮ۪سٕک تہِ اَصٕل تہٕ بیٚیہِ یِم تہِ بٮ۪نٛچ چھِ شُرٮ۪ن خٲطر تِم تہِ چھِ اَصٕل اَتہِ چھِ کھٮ۪نہٕ خٲطٕر واریاہ اَصٕل بَتہٕ دِوان

اَتہِ چھِ واریاہ اَصٕل ماحول صِرف چھُ اَتہِ اَکھ چیٖز یُس یِمَن ٹھیٖک پَزِ کَرُن زِ یِم اَتہِ باتھ روٗم چھِ یا ٹایلٮ۪ٹ چھِ یِم چھِنہٕ صاف روزان کینٛہہ یا اگر صاف چھِ روزان یِم چھِنہٕ ٹھیٖک روزان کینٛہہ کُنہِ ساتہٕ چھِنہٕ یِمَن آب آسان کینٛہہ تہٕ کُنہِ ساتہٕ چھِ یِمَن دَروازٕ ٹھیٖک آسان کینٛہہ یا کُنہِ ساتہٕ چھِ باقی باقی چیٖز یِم أکِس ٹایلیٹَس منٛز گَژھان دٔستِیاب آسٕنۍ تِم چھِنہٕ آسان کینٛہہ ییٚمہِ سۭتۍ اَتہِ کٮ۪ن شُرٮ۪ن واریاہ مُشکِلات چھِ گَژھان اَتِکۍ شُرۍ چھِ باقی سارویو چیٖزو خٲطر أصٕل مگر صِرف چھِنہٕ اَتہِ ٹایلٮ۪ٹ سیوٚد کینٛہہ بیٚیہِ یُس اَتہِ سٹاف روٗم اَتہِ کٮ۪ن ٹیٖچرَن تہٕ بیٚیہِ اَتہِ کٮ۪ن کٲم کَرَن والٮ۪ن خٲطر کُٹھ چھِ سُہ چھِنہٕ اَصٕل پٲٹھۍ ٹھیٖک ٹھاک تھٲیِتھ کینٛہہ تَتہِ چھُ پاورٕچ کمی آسان تہٕ تَتہِ چھِ صفٲیی آسان کینٛہہ یُس اَتہِ شُرٮ۪ن خٲطر کُٹھ چھِ کٕلاس روٗم چھِ سُہ چھُ بَنٲیِتھ اَصٕل پٲٹھۍ مگر تَتھ چھِ رنٛگ گوٚمُت خراب تہٕ بیٚیہِ تَتیُک بوڈ چھِنہٕ صاف روزان کینٛہہ یِم اَتہِ ٹیٖچَر چھِ تِم چھِ واریاہ محنت و مشقت کَران کہِ یِم پَرناوان اَتہِ کٮ۪ن شُرٮ۪ن سیوٚد مگر یُس اَتہِ یہِ سکوٗل چھِ یہِ چھُ واریاہ بازرَس نَزدیٖک ییٚمہِ سۭتۍ اَتہِ دۄہَس چھِ ہارَن گاڑٮ۪ن ہٕنٛز آسان چہَل پَہل چھِ لوٗکَن ہٕنٛز آسان ییٚمہِ سۭتۍ شُرۍ چھِنہٕ سیوٚد ہٮ۪کان پٔرِتھ کینٛہہ یِمَن پَزٮ۪ن دارِ اِژھ اَنٕنۍ ییٚمہِ سۭتۍ نہٕ اَندَر آواز واتہِ کینٛہہ بیٚیہِ گَژھِ بیٚیہِ پَزِ یِمَن شُرٮ۪ن خٲطرٕ کٕلاس روٗم ٹھیٖک کَرُن تہٕ بیٚیہِ یُس ٹیٖچرَن ہُنٛد کُٹھ سٹاف روٗم چھِ سُہ پَزِ یِمَن ٹھیٖک کَرُن بیٚیہِ یُس اَتہِ واش روٗم یا ٹایلٮ۪ٹ یا باتھ روٗم چھِ سُہ پَزِ یِمَن ٹھیٖک کَرُن تہٕ بیٚیہِ یِمَن پَزِ تَتہِ نَلکہٕ تہٕ بیٚیہِ آبٕچ کمی کَم کَرٕنۍ بیٚیہِ گژھن یِمَن تِم تِم چیٖز اَتہِ تھاوٕنۍ یِم اَتہِ کٮ۪ن شُرٮ۪ن تہٕ بیٚیہِ ٹیٖچرَن یا اُستادَن ضوٚرَتھ پٮ۪ن